وۄنۍ وُچھو أسۍ بیٛاکھ اسہِ چھِ وَنان کہِ یُس یہِ ڈانٕس چھُ اَمہِ سۭتۍ کِتھ پٲٹھۍ چھُ سون دمٲغی توازُن ٹھیٖک روزان یُس یہِ ڈِسکو چھُ یہِ چھُنہٕ صِرِف اَکھ فِزکٕل ایٚگزرسایِز کیٚنٛہہ مگر یہِ چھُ سُہ اَکھ مین ہتھیار ییٚمہِ سۭتۍ أسۍ پنُن دمٲغی تہٕ توازُن ٹھیٖک تھاوو ڈانٛسَس منٛز چھِ ییٚمہِ سۭتۍ چھِ اسہِ گَژھان کٲم أسۍ چھِ پنُن پان فرٛیٖلی ہیٚکان تھٲیِتھ یعنی سِٹرس چھُنہٕ اسہِ گَژھان کِہیٖنۍ بیٚیہِ چھِ اسہِ اَکھ خوشی میلان تہٕ بیٚیہِ چھُ اسہِ باسان کہِ اسہِ گوٚو سورٕے فُل فِل تہٕ یُس أمِکۍ مومیٚنٛٹ چھِ آسان یعنی کہِ میٛوٗزِک چھِ آسان اِموشنل رِلیٖز چھِ آسان یہِ چھِ ڈانسَس منٛز واراہ اصٕل ایک اَکھ تھٔرپی تہٕ اَمہِ سۭتۍ چھِ اسہِ کٲم گَژھان اَمہِ سۭتۍ چھُ سون دِل تہٕ سون دماغ فِٹ روزان ساروٕے کھۄتہٕ اَکھ بیٚسِک وے ڈانٛسِنٛگ چھِ یہِ تہٕ یُس سون میٚنٛٹل ہیٚلٕتھ چھُ یہِ چھُ ٹھیٖک روزان تہٕ یُس اسہِ ٹیٚنٛشن چھُ آسان سُہ چھُ گَژھان کَم ییٚلہِ لوٗکھ ڈِسکو چھِ کَران تہنٛد فوکَس چھُ آسان رِدمہِ پٮ۪ٹھ تِم کٕم سِٹیٚپ تُلان تہٕ بیٚیہِ میٛوٗزِک پٮ۪ٹھ یُس چَلان چھُ آسان ییٚمہِ سۭتۍ تِمن اَکھ موٗمیٚنٛٹ چھِ میلان تہٕ یُس اَتھ منٛز چھِ آسان یہِ چھُ اُہنٛد ایٚٹیٚنشن کَران یِمو نِش دوٗر بیٚیہِ چھِ ایٚنٛکزایٹی گَژھان کَم تہٕ یِم ڈِسکو وٲلۍ چھِ آسان تِمن چھُ اَکھ الگ مَزٕ یِوان یُس تِمن ٹیٚنشن چھُ سُہ چھُ سورٕے ژَلان بیٚیہِ یُس ڈِسکو چھُ اَمہِ سۭتۍ چھِ باڑی اَکھ ہارمون ترٛاوان یَتھ أسۍ ایٚنٛڈورفِنٕز چھِ وَنان تہٕ ییٚمہِ سۭتۍ مَزٕ چھُ اسہِ یَتھ بیٛاکھ ناو چھُ أسۍ وَنان مجنوک ہارمون تہٕ یہِ چھُ اسہِ اَکھ اصٕل فیٖلِنٛگ دِوان بیٚیہِ یۄس آسہِ اگر دَگ وَگ آسہِ سۄ تہِ چھِ ژلان تہٕ اَمہِ سۭتۍ کیٛاہ چھُ گَژھان یِم لوٗکھ چھِ آسان تِم چھِ باسان رِفریٚش تہٕ بیٚیہِ چھِ باسان تِم خۄش ییٚلہِ تِم ڈانٕس چھِ مۄکلاوان کٔرِتھ تہِ یُس تِمن موٗڈ یعنی کہِ دماغ توازُن چھُ آسان گوٚمُت سُہ چھُ گَژھان کَم تہٕ یہِ ڈِسکو چھُ یہِ چھُ اَکھ دمٲغی توازُن خٲطرٕ ضُروٗری تہٕ یُس ڈِسکو سۭتۍ ہیٚکو أسۍ کٔرتھ کٲم لوٗکھ یِم چھِ تِم ہیٚکَن پنٕنۍ یِم أنٛدرِم فیٖلِنٛگٕس ہٲیِتھ کٲنٛسہِ تہٕ تِم ہیٚکَن ہٲیِتھ باقٕیَن تہِ تہٕ یِتھ منٛز أسۍ وُچھو تَتھ منٛز چھِ خوشی تہِ یِوان دُکھ تہِ یِوان شرارت تہِ یِوان ایٚکسایٹمیٚنٛٹ تہِ یِوان تہٕ یُس اِمیٖشن چھِ یہِ گَژھہِ اِموشن چھِ یہِ ہیٚکہِ کُنہِ تہِ سۭتۍ چینٛج گٔژِتھ تہٕ اَمہِ سۭتۍ ہیٚکہِ ڈانسَر پنٕنۍ فیٖلِنٛگ کٔرِتھ تہٕ بیٚیہِ اگر أسۍ وُچھو کہِ ڈانسِنٛگ چھِ یہِ ہسا چھِ تہٕ بیٚیہِ میٛوٗزِک یہِ چھِ کَران اَمی کٲم خوشی چھِ اسہِ گَژھان غم گَژھان غٲب تہٕ ایٚنرگی چھِ أمِس یِوان تہٕ یُس ڈانٕس چھُ یہِ ہسا چھُ اکھ سۄ ایٚگزرسایز بنیٲمٕژ بیٚیہِ سۄ اَکھ نان ؤربل کوٚمنِکیشن بنیٛٲمُت اَمہِ سۭتۍ چھِ پنٕنۍ اِموشنل ایٚکٕسپرٛیٚشن تہٕ بیٚیہِ فیٖلِنٛگ چھِ ہاوان اگر أسۍ وُچھو یُس ڈِسکو چھُ یہِ ہسا چھُ اکھ کوٚمنِٹی ہُنٛد اَکھ کۄنیٚکشن یُس ڈِسکو چھُ کَران وارِیاہن پانوٲنۍ اِکوٹ تِکیٛازِ ییٚلہِ ٹیٖمس منٛز کٲم چھِ کَران اسہِ چھُنہٕ باسان بوٚڑ کُس چھُ تہٕ لۄکٹ کُس چھُ ڈِسکوس منٛز چھِ أسۍ سٲری گرٛوپس منٛز کٲم کران تَتھ منٛز چھُ آسان لۄکُٹ تہِ بوٚڑ تہِ بیٚیہِ اگر أسۍ وُچھو یہِ چھُ اَکھ کۄنیٚکشن بناوان پانوٲنۍ تہٕ یَتھ منٛز أسۍ اگر وُچھو ڈانٕس کرُو باقٕین سۭتۍ یہِ اَتھ منٛز چھِنہٕ أسۍ وُچھان کَلاس کُس چھُ سوشل کُس چھُ اَتھ منٛز چھِ أسۍ اَکھ رشتہٕ بناوان پانوٲنۍ زِ اسہِ چھِ باسان أسۍ چھِ اکُے اِنسانن ہُنٛد یُس کۄنیٚکشن چھُ یہِ ہسا چھُ دماغ توازُن خٲطرٕ وارِیاہ اصٕل تہِ یُس یہِ ڈانٕس چھُ یہِ چھُ اسہِ اَکھ پلیٹ فارم دِوان زٕ أسۍ پتہٕ باقین لوٗکن سۭتۍ تہٕ پنٕنۍ یۄس اسہِ ایٚکٕسپیٖرینٕس چھ یہِ کرو تِمن سۭتۍ شیر ییٚلہِ أسۍ گرٛوپ ڈانٕس چھِ کَران اَتھ منٛز چھِ اَکھ یونِٹی اسہِ بنان یۄس اسہِ بیٛاکھ چھِ آسان یعنے کہِ اگر أسۍ وُچھو تِمو منٛز چھِ بیٚیہِ آسان کارڈِنیشن ضروٗرت تہٕ یِمن منٛز کیٛاہ چھِ بَنان یِتھ پٲٹھۍ چھُ اسہِ بنان بوانٛڈ پانوٲنۍ پاٹنرن درمیان تہٕ یُس یہِ کوٚنیٚکشن چھُ یہِ چھُ آسان اِموشنٔلی اسہِ سۭتۍ رٔلِو تَمہِ سۭتۍ چھُ اسہِ گَژھان ٹیٚنشن کَم تہٕ بیٚیہِ چھُ اسہِ اَکھ پازٹِوٗ میٚنٹل سیٚٹ تھاوان اگر أسۍ وُچھو یُس چھُ ڈانسُک یہِ چھُ چلینٛج کَران دماغس اَمہِ سۭتۍ چھِ أسۍ ڈانٕس روٹیٖں ہیٚچھان بیٚیہِ سِٹیٚپٕس تہٕ کَران یاد تہٕ یُس سون فوکَس چھُ تہٕ میٚموری سُہ چھُ بڑھان تہٕ ہُو چھُ آسان وارِیاہن چیٖزن پٮ۪ٹھ یُس یہِ ڈِسکو چھُ یہِ چھُ اکھ اہم رول کَران کتھ منٛز خوشِین منٛز یا پورٕ کَران تہٕ یُس یہِ پَکُن چھُ میٛوٗزِکس منٛز یہِ چھِ فریٖڈم کَران تہٕ ییٚمہِ سۭتۍ چھِ اسہِ خوشی مہلان تہٕ بیٚیہِ سیٚلٕف کیر چھُ روزان اَمہِ سۭتۍ چھِ أسۍ باقیو نِش دوٗر گَژھان تہٕ اگر أسۍ وُچھو یُس یہِ ڈِسکو چھُ یہِ ہسا چھِ اکھ سۄ ایٚکٹِوِٹی یۄس سون میٚنٹل تہٕ اِموشنل ہیٚلٕتھ چھِ ٹھیٖک تھاوان تہٕ سِٹرس چھِ کَران کَم